اسلامُ علیکُم ورحمتُہ اللہِ و برکاتہوٗ وعلیکُم اسلام ورحمتُہ اللہِ سر یہِ چھِ حظ تُہۍ شاہ پٮ۪سٹِسایڈٕس سر عرض حظ اوس یِتھ کَنۍ زِ اَسہِ حظ چھَچے اوترٕ سرد دوا حظ سُہ پنٛنِس باغس ژوٗنٛٹٮ۪ن حظ سر اہن حظ اۭں پٔتِم دوا یُس چھوٚک نہٕ حظ اَسہِ سر آ سُہ حظ چھَچے اَسہِ سر رُبی گان ڈی حظ سر مگر یُس آ مگر سر یُس سُہ سِکیب چھِ تَتھ حظ باسے نہٕ فرقا کٕہۭنۍ حظ سر تَتھ حظ گٔے دَہ دۄہ تہِ تاپھ تہِ حظ لجیو اَصٕل پٲٹھۍ سر وٕنۍ چھِنہٕ مگر سکیبہِ کانٛہہ فرقہ گژھان کِہی تہٕ وۄنۍ ؤنۍتو اَسہِ سر تۄہہِ نوٚو دوا چھےٚ کانٛہہ تیُتھ ووتمُت یُس اَتھ کَنٹرٛول کرے مہربٲنی سر اہن حظ سر سر وۄزٕلۍ داغ حظ چھِ لٔگۍمٕتۍ بیٚیہِ چھِ تھوڑا کرٛیٚہنیار حظ کھوٚتمُت اہن حظ اہن حظ سر لاسٹ ٹایم حظ چھچے سَر رُبیگان ڈی حظ سر اہن حظ سر سُپر سِٹار اہن حظ سر ٹھیٖکھ حظ چھِ سر آز برٛونٛٹھ ژور دۄہ حظ چھوٚک اَسہِ سر یہِ کَر حظ چھَکو أسۍ اہن حظ سر یہ موسم گوٚژھ حظ اہن حظ سر یہ گژھِ حظ ماڈریٹٕے آسُن تاپھ ٹھیٖک چھُ نہٕ حظ سر اہن حظ سر ٹھیٖک حظ چھِ سر ٹھیٖک سُپر سِٹار حظ سر اہن حظ اسلامُ علیکُم